ہٮ۪لو وعلیکُم اَسَلام

ہاں ہاں ؤنِو بلکُل

ٹھیٖک پرٮ۪تھ کانٛہہ ڈِزایِن مِل تۄہہِ پرٮ۪تھ کانٛہہ چاہیے تۄہہِ ہُہ کانٛہہ تہِ ہٮ۪نٛڈ ؤرکُک یُس تہِ ڈِزایِن فرٮ۪ن آسہِ چاہیے ہٮ۪نڈ ؤرکُک آسہِ یُس تہِ تۄہہِ ژٲنٛڈِو سُہ پھٮ۪رن مِلہِ تۄہہِ بلکُل آز چھِ آز چھِ وارِیاہ قٕسٕم چھِ اِتھ پٲٹھۍ کیٛاہ ون بہٕ وارِیاہ قسٕم چھُ فرٮ۪نن ہُنٛد تِلہٕ دار چھُ آرِ کام دار چھُ یا ووٗلُک پھٮ۪رن چھُ یَتھ پتہٕ دبکا لگاونہٕ یِوان چھُ تِمہٕ پھٮ۪رن چھِ ہُہ تِم تہِ ہاں تِمنٕے چھِنَہ وَان دبکا تِم تہِ مۄختہٕ دار تہِ بلکُ بلکُل

سون شاپ چھُ صفا پوٗراہس منٛز بلکُل ڈِسکاوُنٹ تہِ گَژھِ وارِیاہ ییٚلہِ تُہۍ یِیِو ٹھیٖک ٹھیٖک ڈِسکاوُنٹ ہٮ۪کو أسۍ آرام سان پٲٹھۍ کٔرِتھ ییٚلہِ تُہۍ اِیِو شاپس پٮ۪ٹھ وٕچھُو تُہۍ ییٚتہِ ییٚلہِ تۄہہِ پسنٛد کھژِ تو تمہِ پتن ہیٚکہِ ڈِسکاوُنٹ تہِ گٔژھِتھ کلر چھِ سٲری کلر چھِ سٲری اٮ۪ولیٚبٕل بلکُل تُہۍ یِیِو اَکہِ پھِرِ تُہۍ کٔرِو وِزِٹ پتہٕ وٕچھو تُہۍ ییٚلہِ تۄہہِ پسنٛد کھژِ تَمہِ پھِرٮ۪ن کرو پت ڈِسکاوُنٹ تہِ بلکُل بلکُل ییٚتہِ چھِ ہر کانٛہہ پھٮ۪رن چھِ ایولیبل سٲری پھٮ۪رن چھِ اٮ۪ولیبل بلکُل بلکُل تۄہہِ کیٛاہ چھُ ناو ٹھیٖک ٹھیٖک تۄہہِ یِیِو اکہِ پھِرٮ۪ن تو کٕہٕنۍ مسلہٕ چھُنہٕ کٕہِنۍ اِشوٗ چھُنہٕ چلو ٹھیٖک چھُ وعلیکُم اَسَلام